اَسلام علیکم ورحمتہ اللہ وبرکاتہ یُس حظ یہِ پرٛدھان منتِرٛی چھِ أمۍ حظ کٔرۍ واریاہ کٲشرٮ۪ن ہِنٛدۍ کھۄڑ واریاہ سِکیٖم سِکیٖم زیادٕ حظ مِثال نِمون حظ أسۍ گولڈَن کارڈ واریاہ زیادٕ غریٖب چھِ کیٚنٛہہ کٔشیٖرِ ہِنٛدۍ یِمَن حظ اَگر حظ تِم بٮ۪مار چھِ گژھان تِمَن چھِنہٕ آسان پونٛسہٕ بٮ۪مارَس دَوا علاج یا کیٚنٛہہ خٲطرٕ کِہیٖنۍ تَمہِ موٗجوٗب دیُت مودِیَن اَکھ سِکیٖم گولڈَن کارڈ پرٛدھان منتِرٛی دھَن یوجنا چھِ زبردَست اَمہِ اَمہِ حظ کٔرۍ اَمہِ کَرِ واریاہ تہٕ واریاہ سِکیٖم اَسہِ اٮ۪وِیَر حظ بہٕ چھُس أمۍ سُنٛد شُکُر گُزار یہِ چھِ اَسہِ باقٕے باقٕے یہِ چھِ کڑان واریاہ سِکیٖمٕز أمۍ سُنٛد چھِ أسۍ شُکُر گُزار حظ أڑۍ اَڑٮ۪ن بِچیٛارٮ۪ن حظ چھِ آسان سہارَے کیٚنٛہہ تِم تِم سِکیٖمہٕ حظ بِچیٛارِ مِثال حظ نِمو أسۍ بٕڈٕ فنٛڈ حظ أڑۍ حظ چھِ آسان یا بٕڈٕ فنٛڈ حظ یِمَن حظ چھِنہٕ آسان بِچیٛارٮ۪ن کِہیٖنۍ پانَس زٔٹ نہٕ حظ یِم حظ چھِ رۄپیَس زٕ ساس کۭتیٛاہ چھِس واتان حظ یِم حظ چھِ تِمنٕے سۭتۍ کَران گُزار حظ بیٚیہِ حظ مۄنٛڈٕ فنٛڈ یا باقٕے موزوٗر ووزوٗر فنٛڈ کیٛاہ چھِ تَران تہٕ اَڑٮ۪ن چھِنہٕ آسان بِچیٛارٮ۪ن کِہیٖنۍ تِمَن چھِ تَمی سۭتۍ کَران گُزارٕ حظ یہِ چھِ أسۍ چلو یِمو سِکیٖم کچہِ اَمہِ مودی مودیَن یہِ چھِ أسۍ چھِ أمۍ سٕنٛدۍ واریاہ شُکُر گُزار بیٚیہِ چھِ یہِ چھِ تَمام سِکیٖم چھِ وٕنۍکٮ۪س دِوان یِہوٚے حظ تھینٛکٕس